کٔشیٖرِ منٛز چھِ پرٛٮ۪تھ ضلعس منٛز اَہم جایہِ لَبنہٕ یِوان یِمن أسۍ وَنان چھِ ہِسٹارِکَل پٕلیسِز یا شریِنٕز یا لیکٕس یا ٹیمپٕلز یا فوٹٕس پُلوٲمہِ ضلعس مَنٛز تہِ چھِ واریاہ یِژھٕے جایہِ لَبنہٕ یِوان یَتھ منٛز اونٛتِشور ٹٮ۪مپٕل یُس اوٗنتۍ پورَس منٛز چھُ لَبنہٕ یِوان یُس مین ہٮ۪ڈ کواٹَر پٮ۪ٹھٕ زٕتووُہ کِلوٗمیٖٹَر دوٗر چھُ أتی چھُ جالا مُخی ٹٮ۪مپٕل یُس پامپرٕ کِس کھیٚو علاقس منٛز لبنہٕ چھُ یِوان یُس لگ بگ ارداہ کِلوٗمیٖٹر دوٗر چھُ بیٚیہِ چھِ پُلوٲمۍ ڈِسٹرکَس منٛز پُلوٲمۍ ضلعس منٛز شِکارگاہ تہٕ تارسَر مارسَل لیک تہِ یِوان لَبنہٕ یُس پُلوام کِس ترٛال علاقَس منٛز چھُ یُس لَگ بَگ اَٹھووُہ کِلوٗمیٖٹر دوٗر چھُ مین ہیڈ کواٹر پٮ۪ٹھٕ یِمَن سارنی جاین چھِ سٲری لُکھ بِنا کسی خلل کے بِنا کسی بہٕ وَنہٕ کہ کٲنٛسہِ رُکاونہٕ وَغٲر یِمَن جایَن پٮ۪ٹھ ہٮ۪کان گٔژھِتھ ٹیوٗرِسٹہٕ ہٮ۪کن یِتھ تِم ہٮ۪کٮ۪ن یِمَن جایَن ہُنٛد مویہِ کٔرِتھ کٕہٕنۍ تہِ رُکاوٹھ یی نہٕ لَبنہٕ